ہٮ۪لو السلامُ علیکم کیٛاہ سا وَستا ٹھیٖکٕے یا اَصٕل پٲٹھیٛاہ ٹھیٖک پٲٹھۍ چھُکھا اَصٕل پٲٹھۍ تُہۍ چھُوا ٹھیٖک باقی کیٛاہ دٔلیلا آز یِژ کٲلۍ یاد کیٛاہ دٔلیٖل چھَس گٔمٕژ

پَشہ

یہِ ہہ یہِ فِٹِنٛگ وولا فِٹِنٛگ وول فِٹِنٛگ وول اۭں کیٛاو

یِمو کیٛاہ ووٚن چھانَن کیٛاہ ووٚنوُ تۄہہِ ییٚمِس پَے یُس تۄہہِ پَش کَرنہِ اَنیوُ یے کیٛاہ چھُکھ ژٕ وَنان یے چھِ اَتھٕے اَصٕل کٲم پایپَن اوس گوٚمُت سیٖمٹھ مےٚ باسان چھُ ٹھیٖک گوٚمُت کیٛاہ وَنہ بہٕ لٮ۪وٕل چھَنا اَتھ سۭتۍ لٮ۪وٕل اَصٕل پٲٹھۍ کَرے یے اَسہِ فِکری چھُنہٕ تَران آ وۄںۍ کٔرِو تُہۍ کٲم نہ تُہۍ کٔرِو دۄہ جورہ صبر نہ تیٚلہِ یِم بہٕ اوٗرۍ بہٕ دِمَس پانَے نظر نہ تہٕ اگر تُہۍ مطلب پَتہٕ بیسوٕ تہٕ تیٚلہِ کَرَس بہٕ پانَے پَش تہٕ بہٕ دِمَس نظر کیٛاہ دٔلیٖل چھَس ویسے ٲسۍ أسۍ ٹھیٖک کٲم کٔرمٕژ تہٕ وۄںۍ چھُو تۄہہِ باسان تہٕ ؤلِو تیٚلہِ یِمہٕ بہٕ اوٗرۍ نا تہٕ بہٕ دِمَس نظر بہٕ وٕچھ کیٛاہ ہیٚرِ کیٛاہ چھُس ہیٚرِ ہیٚرا ؤلِو سَہلٕے خۄداے کَرِ سَہلٕے ؤلِو بہٕ دِمَس نظر بہٕ یِم اوٗرۍ نا بہٕ دِمَس پگاہ پگاہ کٲلۍ دِمَس بہٕ نظر بہٕ کَرہو فون تیٚلہِ یورَے حظ تُہۍ مہٕ ہیٚیِو ٹٮ۪نٛشَن پونٛسَن وونٛسَن ہُنٛد مہٕ ہیٚیِو تُہۍ ٹٮ۪نٛشَن بہٕ کَرٕ پانَے ؤلِو بہٕ کَرو تۄہہِ فون پگاہ تیٚلہِ ہہ آدٕ حظ چلو